ہٮ۪لو السلامُ علیکُم سَر تۄہہِ حظ اوسُو ییٚمہِ کَمپیوٗٹَر جاب خٲطرٕ حظ ریُکایَرمٮ۪نٛٹ تھٲومٕژ بہٕ حظ چھُس یژھان اَتھ خٲطرٕ اٮ۪پلَے کَرُن مےٚ ہیٚکوٕ حظ تُہۍ اَتھ خٲطرٕ رِلیٹِڈ ؤنِتھ اَتھ خٲطرٕ کیٛاہ کیٛاہ گوٚژھ آسُن حظ کیٛاہ کالِفِکیشَن گٔژھ آسٕنۍ مےٚ حظ چھِ ناو ساقِب

مےٚ حظ چھُ کَمپیوٗٹَر ڈِپلوما تہِ کوٚرمُت بیٚیہِ چھُم اِنجیٖنرِنٛگ کٔرمٕژ کَمپیوٗٹَرَس منٛز حظ اَہَن حظ آ کَمپیوٗٹَر ساینَس منٛز اِنٛجیٖنرِنٛگ حظ کٔر تھوڑا بہت اٮ۪کٕسپیٖریَنٕس حظ چھُ پَرناونُک مےٚ چھُ زیادٕ ہوم ٹیٖچِنٛگٕے کٔرمٕژ حظ کَمپیوٗٹَر رِلیٹِڈ بیٚیہِ اوسُس بہٕ أکِس آہَن حظ أکِس کَمپیوٗٹَر اِنَسچیوٗٹَس منٛز تہِ پَرنٲومٕژ زیادٕ کالَس نہٕ کیٚنہہ شٮ۪ن رٮ۪تَن چھُ مےٚ تَتہِ پَرنٲومٕژ حظ تھوڑا بیسِک نالیج ٲس کَمپیوٗٹرٕچ ٲس تَتہِ ضوٚرَتھ پٮ۪وان سُہ چھِ مےٚ دیُتمُت حظ تِمَن تَمۍ مٔزیٖد حظ چھِ مےٚ نٮ۪ٹؤرِکِنٛگ منٛز تہِ ہولڈٕ اصٕل نٮ۪ٹوٕرٕک فیٖلڈَس منٛز تہِ چھُ مےٚ اَہَن حظ آ سافٹٕویرِنٛگ منٛز تہِ چھُ مےٚ ہولڈٕ تھوڑا بہت چھُ مےٚ تَتھ منٛز تہِ ہولڈٕ اَہَن حظ آ اَہَن حظ آ مطلب اَتھ چھِ حظ بیسِک اٮ۪جوٗکیشَن پَرناوٕنۍ کہِ اَتھ چھُ تھوڑا ہایَر اٮ۪جوٗکیشَن ہایِر اٮ۪جوٗکینَل اٮ۪جوٗکیشِنَس منٛز چھُ حظ مےٚ مطلب یِمَن خٲلی یہِ سافٹویر رِلیٹِڈ کیٚنہہ چیٖز وَنُن کہِ تَتھ منٛز چھُ اوٚوَر آل یہِ تہِ اچھا ٹھیٖک ٹھیٖک پرٛٮ۪کٹِکَل تہِ لیبہِ منٛز پٮ۪وان ہاوُن لیب سُنٛد اٮ۪کٕسپیٖریَنٕس چھُ مےٚ ٹھیٖک حظ کیٛازِ کہِ مےٚ چھُ پانہٕ بہٕ چھُس ٹٮ۪کنِکَل ہینٛڈ تہِ اَتھ منٛز مےٚ چھُ پانہٕ اِنسِلیشَن کٔرمٕژ ہاڈویر سافٹٕویر اِنسِلیشَن پانہٕ حظ کٔرمٕژ سَتَن ؤرِیَن چھِ مےٚ اٮ۪کٕسپیٖرینَس حظ اَمیُک بیٚیہِ اوسُس پانہٕ یِم کَمپیوٗٹَر ہاڈویر اِنَسٹال کران حظ سافٹٕویر اِنَسٹال کران کَمپیوٗٹَرَس لیبہِ منٛز ہٮ۪کہٕ بہٕ ایٖزِلی سُہ گایِڈ کٔرِتھ حظ تَمیُک چھُنہٕ کانٛہہ تہِ اِشوٗ حظ تہٕ پَرٕنٲیِتھ بیسِک نالیج آسہِ کیٚنہہ تہِ سُہ تہِ ہٮ۪کہٕ بہٕ پَرنٲیِتھ اَمہِ مٔزیٖد چھِ حظ یِمَن کیٚنہہ مایِکرٛوسافٹ وٲڈُک کینٛہہ پٮ۪وان پَرناوُن

اٮ۪کسَل چھِنہٕ کانٛہہ اِشوٗ حظ اٮ۪کسَل ہٮ۪کہٕ بہٕ پَرنٲیِتھ وٲڈ تہِ ہٮ۪کوکھ پَرنٲوِتھ پاوَر پاینٹ تہِ ہٮ۪کوکھ ہٲیِتھ سُہ چھُنہٕ کانٛہہ اِشوٗ حظ تَمۍ مزیٖد چھِ حظ بیٚیہِ کیٚنہہ ریُک یِمَن جناب اَسہِ حظ ٲس سیلری ٲس مطلب ییٚتہِ بہٕ اِنَسچوٗٹَس منٛز اوسُس کران تَتہِ ٲسۍ تِم دِوان حظ مطلب تَتہِ اوس پٮ۪وان اوٚوَرلی گٲنٛٹہٕ حسابَس منٛز پٮ۪وان دیُن تہٕ دۄہَس منٛز اوسُس بہٕ گَنٛٹہٕ زٕ دِوان ٹوٹَل یِہوٚے تُرٛوٚوُہ ژۄداہ ساس رۄپیہِ ٲسۍ مےٚ مَنتھٕلی پَتہٕ دِوان حظ خٲلی ٲسۍ مےٚ پٮ۪وان گَنٛٹہٕ ڈۄڈ گَنٛٹہٕ ٹوٹل اَکھ کَلاس دیُن پٔر ڈے اَہَن حظ آ پَنُن اٮ۪کٕسپٮ۪کٹیشَن چھِ یہِ چھِنہٕ حظ ڈِپٮ۪نٛڈ اگر مطلب پوٗرٕ دۄہ چھِ دیُن حظ اَتھ سۭتۍ تہٕ دَہ ٹُہ ژور نہٕ حظ اٮ۪کٕسپٮ۪ٹیشَن چھےٚ یِہوٚے کمس کَم گٔژھ آسٕنۍ پٕنٛژٕ ٹُہ تٕرٛہ ساس تام اَہَن حظ آ تُہۍ ؤنِو حظ کَمۍ وِزِ چھِ یُن تہٕ بہٕ حظ چھُس رٮ۪ڈی تَمۍ خٲطرٕ تُہۍ ؤنِو کَمہِ دۄہ چھُ یُن بہٕ حظ یِم تَمۍ دۄہ بِلکُل بِلکُل اَہَن حظ آ ٹھیٖک حظ چھُ تُہۍ ؤنِو حظ کیٚنہہ کَر چھِ یُن تہٕ أسۍ یِمو تَمۍ وِزِ ڈٮ۪مو کلاس دِنہٕ خٲطرٕ کیٚنہہ چھُنہٕ پرواے یہِ چھِ حظ مارنِنٛگَس منٛز پَنٛنی ٹایمہِ دَہ بجے دَہ ٹُہ ژٔتجی کہِ اِن بِٹویٖن کُنہِ تہِ ٹایمہٕ ہٮ۪کَو یِتھ

ٹھیٖک ٹھیٖک چھِ بِلکُل جناب ٹھیٖک حظ چھُ کیٚنہہ چھُنہٕ پرواے بہٕ حظ ووتُس مَنٛڈے دۄہ دَہ بجے شُکریہ شُکریہ جناب چلو تھینکیوٗ سَر اوکے السلام علیکُم